بَڈگام ڈِسٹِرٛکَس منٛز کیٛاہ وٮ۪دَر چھُ وٕنۍکٮ۪ن کُس موسَم چھِ وٕنۍکٮ۪ن یِتھ کَنۍ سارنی پَے چھےٚ اوٚکتوٗبَر چھِ چَلان تہٕ وٕنۍکٮ۪ن چھُ وَندٕ چَلان وَندٕ ووت ییٚمۍ کِنۍ وٕنۍکٮ۪ن واریاہ زیادٕ تۭر چھےٚ وٕنۍکٮ۪ن کٔشیٖرِ منٛز ساروِیو کھۄتہٕ زیادٕ مےٚ باسان گۄڈٕنِچ لَٹہِ چھےٚ ییٖژاہ اوٚکتورَبَس منٛز ییٖژاہ تۭر آز ییٚمۍ سۭتۍ وٕنۍکٮ۪ن اِنسان واریاہ واریاہ واریاہ مطلب تۭر چھےٚ لَگان اَمۍ سۭتۍ اِنسان چھُ وٕنۍکٮ۪ن دَپان کانٛگٕر تَپہو یا باقٕے تہِ باقٕے اِنسانکٮ۪ن کَملہٕ چھِ ترٛاوان نتہٕ ٲس آسان اوٚکتوٗبَرَس منٛز اوس آسان تویتہِ اَصٕل صُبحٲے شامَن ٲس تۭر کَران لیکِن آز چھُ واریاہ زیادٕ تۭر آسان رو روٗد چھِ پٮ۪وان وٕنۍکٮ۪ن روٗد اوس اوترٕ پٮ۪ٹھ یا صرف تۭر چھےٚ واریاہ زیادٕ یَتھ منٛز ییٚمۍ سۭتۍ اِنسان واریاہ زیادٕ شِٹھیومُت چھُ آسان کِہیٖنۍ کٲم چھِنہٕ ہٮ۪کان اِنسان کٔرِتھ تہٕ بیٚیہِ آز تامَتھ گوٚو واریاہ یِتھ کَنۍ زٕ ساس ژۄدہَس منٛز تہِ آو سہلاب تَمہِ سۭتۍ تہِ گٔیے پَتہٕ یِمہٕ واریاہ نۄقصان تَمہِ ویٖزٮ۪ن یا شُرۍ ہیٚکہِ نہٕ پنٛنِس سکوٗلَس گٔژِتھ یا واریاہ زیادٕ ژۄدہَس منٛز نۄقصانا تَمہِ سۭتۍ گوٚو شُرٮ۪ن تہِ واریاہ پٔرِتھ ہیوٚک نہٕ شُریو کِہیٖنۍ تِنہٕ ییٚمۍ کِنۍ یِمہٕ مَکانَن تہِ ژاو واریاہَن آب مَکان پے واریاہ زیادٕ ؤسِتھ یا بَچہٕ گٔے پنٛنٮ۪و گَرو نِش جُدا اَمۍ سۭتۍ اورٕ یورٕ اوس پٮ۪وان ژَلُن اورُک یورُک اوس اوس پٮ۪وان کَرُن ییٚمۍ سۭتۍ سٲرۍسٕے گوٚو ڈِ یہِ ڈِسٹٲرٕب گوٚو سٲرۍسٕے پَرنَس وَرنَس گوٚو ڈِسٹٲرٕب یا باقٕے شیٖن چھُ پٮ۪وان ییٚکیٛاہ وَندَس منٛز أمۍ سۭتۍ چھِ گژھان پاوَر سختی چھےٚ گژھان أمۍ سۭتۍ یا روٗد چھُ پٮ۪وان نَہ شیٖنہٕ سۭتۍ چھِ زیادٕ گژھان پاوَر چھُ گژھان کَم چھُ گژھان یا پاورٕے چھُنہٕ یِوان ٹرٛانَسفارَم چھُ پھَٹان ییٚمۍ سۭتۍ پَتہٕ واریاہ زیادٕ اِنسان گَرٕ گَرَس منٛز چھُ شِٹھان ییٚمہِ سۭتۍ نہٕ کانٛہہ سَہارَے چھِ پَتہٕ آسان یا رنٛنَس منٛز چھےٚ سختی یِوان باقِیَن چیٖزَن منٛز چھےٚ یِوان سَختی پَتہٕ چھُ پٮ۪وان یِمَے دامبٕرۍ زالٕنۍ تَتھ خٲطرٕ چھِ پٮ۪وان پَتہٕ یہِ کاٹھ واٹھ ژھانٛڈُن اِنسانَس اَگر نہٕ آسہِ تہِ تَمہِ موٗجوٗب تہِ چھِ پتہٕ پٮ۪وان کیٚنٛہہ نَتہٕ کیٚنٛہہ کَرُن اَنُن تاکہِ پَنُن غذا گژھِ تیار اَسہِ کھٮ۪نہٕ خٲطرٕ گژھِ کیٚنٛہہ غذا تیار یِتھ کَنہِ مطلب سَمَرَس منٛز چھُ آسان سَمرَس منٛز چھِ سَمان زیادٕ گَرَم اِنسان چھُ پھر بھی چھُ کَران اِنسان بَرداش وندٕ کھۄتہٕ کیٛازِ پاوَر چھُ آسان یِم باقٕے چیٖز چھِ آسان یِم ضٔروٗرَت چھِ اِنسان گَرَم چھُ کَران بَرداشت فین وین ترٛاوو ییٚلہٕ تہٕ گژھان چھِ مگر یُس تۭر چھِ یہِ چھےٚ واریاہ زیادٕ اَمۍ سۭتۍ چھِ اَمۍ سۭتۍ واریاہ اٮ۪ٹیک گژھان چھِ أسۍ یہِ کہِ اِنسانَس چھُ کیٛاہ بٕزرٕگ چھِ آسان وَ تِمَن چھُنہٕ بَنان نٮ۪بَر نیرُن تِمَن چھِ گژھان زنٛگَن گژھان پرٛابلِم یا یِتھ تہِ چھِ کیس یِوان یہِ اِنسانَس چھُ گژھان پَگاہ کہِ یہِ واتان چھِ زیادٕ وَندَس کُن ڈٮ۪سمبَرَس کُن چھُ واتان یَتھ منٛز چِلَیکَلانَس منٛز چھُ آسان یَتھ منٛز چھُ آسان واریاہ بٕزَرگَن چھِ یِتھ کَنۍ ہاٹ اٮ۪ٹیک چھُ گژھان تۭرِ سۭتۍ واریاہ زیادٕ ٹھَنڈَس ٹھنڈٕ چھےٚ گَژھان تِم چھِ گژھان زیادٕ ٹھنڈٕ تہٕ تہٕ تَمہِ سۭتۍ تہِ چھُو گژھان واریاہَن ہاٹ اٮ۪ٹیک کیٛاہ ری ہار چھُ یَتھ وَندَس منٛز زیادٕ گژھان وۄنۍ اٮ۪ٹیک تِکیٛاز تہِ تۭر چھےٚ واریاہ زیادٕ کَران أمۍ سۭتۍ نہٕ اِنسان بَرداش چھُ ہٮ۪کان یہِ تۭر کٔرِتھ کِہیٖنۍ کانٛگرِ چھےٚ پٮ۪وان تَپنہِ ییٚمۍ سۭتۍ پَر پَلو چھِ گژھان کانٛگرٮ۪ن منٛز پَلو چھِ دَزان یا باقٕے چیٖز چھِ گژھان روٗد چھُ پٮ۪وان اَندَر چھِ اَژان یِمَن غریٖبہٕ یِمَن آسان چھِ بِچٲرۍ غریٖب چھِ آسان تِمَن چھُ گژھان اَمۍ سۭتۍ واریاہ زیادٕ نۄقصان شیٖن چھِ روزان واریاہَس کالَس پَتہٕ چھِ ییٚمۍ سۭتۍ سرٛیٚح چھُ گژھان پَتہٕ یِمَن اَصٕل پٲٹھۍ آسہِ کٔرِتھ پَش کِہیٖنۍ تِمَن چھُ گژھان سرٛیٚح اَندَر اَمی موٗجوٗب چھُ یِوان گۄڈَے سہٕ گۄڈَے چھِ کَران سٲری شِیَہ شیٖن اَگر پیٚیہِ تَمہِ موٗجوٗب چھِ تھاوان سٲری گۄڈَے تھاوان ژھٲنٛڈِتھ کیٚنٛہہ تاکہِ شیٖنہٕ نِش بَچو اَمہِ سرٛیٚح ویٚح نِش بَچو جیسے کہِ کانٛہہ اَگر یَتھ خٲطرٕ دامرِس خٲطرٕ آسہِ سٲری تھاوان گۄڈَے کاٹھ تھاوان أنِتھ یا زالُن چھِ تھاوان أنِتھ اِنسان گُہہ تھاوان ہۄکوِتھ تاکہِ سَختی یی نہٕ کِہیٖنۍ تِنہٕ وَندَس کُن یی نہٕ سختی کِہیٖنۍ تِکیٛازِ واریاہَس ٹایمَس گژھِ پاوَر چھُ گژھان واریاہَس ٹایمَس ییٚلہِ شیٖن چھُ پٮ۪وان کُنہِ وقتہٕ چھُ پَتہٕ شیٖن روزان کَنٹِنیوٗ رٮ۪تَس کھٔنٛڈَس چھُ پٮ۪وان یا پَنٛدہَن دۄہَن چھُ پٮ۪وان دَہَن دۄہَن چھُ پٮ۪وان ییٚمۍ سۭتۍ پَتہٕ ٹرٛانَسفارَم چھُ پھٹان ییٚمۍ سۭتۍ نہٕ پَتہٕ پاوَر چھُ دَران کِہیٖنۍ نہٕ ییٚمۍ سۭتۍ پَتہٕ کانٛگرِ چھےٚ پٮ۪وان واریاہ زیادٕ ژھانٛڈنہِ تہٕ یا شیٖن چھِ پٮ۪وان واریاہ زیادٕ